زٕ ساس دَہ ساس پنٛژاہ ساس اَکہٕ نَمَتھ ساس زٕ ہَتھ تہٕ اَکہٕ وُہ رۄپیہِ پٕنٛژٕ ساس ترٛےٚ ہَتھ تہٕ سَتووُہ رۄپیہِ اَکھ پنٛژاہ ساس زٕ ہَتھ تہٕ نَمنَمَتھ رۄپیہِ